پانٛژن ہَمساین ہُند ناو أکِس چھُ ناو فَیاض احمد بیٚیِس چھُ ناو عبدُلارشیٖد بیٚیِس چھُ ناو سٔلیٖما تہٕ بیٚیِس چھُ ناو محمد اِمران بییِس چھُ ناو عبدُلاسَتار